ہیٚلو اسلام علیکُم فیصل پیسٹ فیصل پیسٹہٕ پیٚٹھ چھُو حظ آ اَسہِ چھُ ناو عنایت سعید تہٕ اَسہِ أسۍ ہُو اَسہِ ٲسۍ تۄہہِ سۭتۍ کتھ کرٕنۍ دوہَن مُتعلِق تھوڑا بہت تِکیٛازِ اَسہِ یُس باغ چھُ از واریاہن جاین سُہ چھُ مظلب زٕترٛےٚ دۄہ گٔے اَسہِ از وُچھان یُس پپ یُس پَن چھُ تَتھ چھُ اکھ چھُس سِکیب تہٕ دوٚیِم چیٖز یُس چھُ یُس پانس چھِ کھٔتۍ مٕتۍ کیٚمۍ کأشِرۍ پأٹھۍ سیٚے ہِش سیٚے ہِش چھِ تَتھ کھٔژمٕژ نہٕ نہٕ نہٕ نہٕ وُنکیٚس چھَ سۅ زِنٛدٕ تِکیٛازِ تَتھ گٔے کمٕے دۄہ درٛامتِس تہٕ توَے موٗجوٗب کوٚر اَسہِ فون تۄہہِ ٹھیٖک ٹھیٖک

اِموویکسِیا اَتھ منٛز کیٛاہ اَتھ منٛز ہیٚکوا تُہۍ اَسہِ تھوڑا بہت ؤنِتھ اَتھ منٛز کُس کُس مِٹیٖریل یا دوا چھُ اَتھ أنٛدرٕ

آ

بیٚیہِ ؤنۍتَو اَسہِ یِتہِ یُس یہِ دوا تُہۍ اَسہِ دِییِو یہِ روزیا مطلب یِمنٕے خٲطرٕ یُس یہِ سِکیب چھِ تَتھ خأطرٕ کِنہٕ تُہۍ ؤنۍتَو اگر أسۍ أسۍ ونہاو تۄہہِ مشورٕ اکھ تہِ یُس یہِ سِکیب خأطرٕ دوا چھُ اگر أسۍ اَتھ بدل کانٛہہ دوا کرو تہٕ ہُتھ خأطرٕ کرو بیٚیہِ کانٛہہ دوا تہٕ یا اگر کرو یِمن دۅنوٕنی گۄڈنیٚتھ کرہوس ٹھیٖک چھُ ٹھیٖک تہٕ

نہَ ٹھیٖک کُس چھُ سُپر بہِ دِمو تۄہہِ سُہ دوا یُس مطلب اَتھ اتھ ہاوِ یُس ٹھیٖک کرِ یُس ژوٗنٛٹھِس ٹھیٖک کرِ

بِلکُل صحیح ٹھیٖک بِلکُل آ یہِ کتھ تہِ مےٚ ؤنوٕ تہٕ شُکریہ تۄہہِ ؤنوٕ یہِ اورے یہِ کتھ ہَے یہِ چھا اَسہِ یہِ چھا اَسہِ سأرۍ سےٕ بدنس یہِ چھا اَسہِ سٲرۍسٕے پانس متھُن کِنہٕ یہِ چھُ اَسہِ بُتھسٕے یوت یا ییٚتِس اَسہِ کُھلہٕ جگہ آسہِ تَتیٚتس کہیٖنٛۍ نہٕ

چلو تیٚلہِ بِلکُل ٹھیٖک تہٕ تیٚلہِ چھِناہ اَسہِ یہِ تیٚلہِ ہیٚکوٕ تیٚلہِ ہیٚکو یِہےَ دوا چھُ اَسہِ خأطرٕ ٹھیٖک تیٚلہِ چلو کیٚنٛہہ چھُنہٕ پرواے بِلکُل صحیح کیٚنٛہہ چھُنہٕ پرواے شُکریہ اسلام علیکُم